مےٚ ووٚن گۄڈنٮ۪تھٕے کہِ مےٚ اوس بَچپَن پٮ۪ٹھَے شوق تہٕ مگر ہُہ چھُنہٕ مےٚ کِہیٖنۍ سُہ کہِ بہٕ چھس کَنٹِنیوٗ کَران ڈرٛایِنٛگ یا تیُتھ کینٛہہ کیٛازِکہِ مین چیٖز چھُ مےٚ پَرُن مِثال کے طور سُہ چھُ مےٚ مین تہٕ پَتہٕ اگر مےٚ کُنہِ ساتَن چھُ باسان کہِ وۄنۍ گٔیے اِکزام ختم تانٮ۪تھ چھِ چھُٹی دَہَن دۄہَن یا گَرمہٕ چھُٹی گٔیے یا بیٚیہِ کینٛہہ چھُٹی گٔیے تہٕ وَلہٕ تانٮ۪تھ چھُ بِہتٕے گَرِ تِمَن دۄہَن چھس بہٕ کَران ہُتھ کٔنۍ چھس نہٕ بہٕ کَنٹِنیوٗ زانٛہہ ہَے کَران یا تِتھ کَن یہِ مےٚ مرضی یی تہِ چھُس بہٕ بَناوان ہُتھ کٔنَن چھَنہٕ مےٚ مطلب اوکُن تیوٗتاہ کِہیٖنۍ وٕ روٗدمُت کیٛازِکہِ مین چیٖز چھُ مےٚ وٕنکیٚنَس پَرنُے ییٚتھس تہٕ بَس تہٕ سُہ تہِ چھس بہٕ مُشکل سانٕے پَران تہٕ بَس باقٕے ہوٗکُن یوٗکُن مطلب مےٚ چھِنہٕ شوقٕے وٕ روٗدمٕتۍ